گۄڈنِکُے احتیاط یُس بہٕ کھٮ۪ن چٮ۪ن رَننہٕ وِز چھُس برتاوان سُہ چھُس یہِ کہِ بہٕ چھُس کھٮ۪ن چٮ۪ن رٔنِتھ ژورِ پھِرِ وٕچھان زِ گیس کوٚرَ بنٛد رِگُلیٹَر ما روٗد ییٚلَے تہٕ خۄدا رٔچھِن کانٛہہ وۄجَر ما ہیٚکہِ گٔژھِتھ بیٚیہِ چھُس بہٕ خاص خیال تھاوان تیٖلَس منٛز کانٛہہ چیٖز ترٛاونہٕ وِزِ کیونکہ تَتھ چھُ وۄتھان چھِکہٕ تہٕ تمہِ سۭتۍ چھِ گژھان اِنسانَس پَتہٕ واریاہ داغ ہٮ۪کان گٔژھِتھ بیٚیہِ چھِ أسۍ مَصال کھٮ۪وان کَم بیٚیہِ چھُس بہٕ وٕچھ تیٖل کَم ترٛاونٕچ کوٗشِش کَران